اَسَلامُ علیکُم اگر أسۍ وٕچھو سٲنِس شُپیَن ڈِسٹِرٛکٕکۍ مطلب تِم ڈِشِز ٹرٛیڈِشنَل ڈِشِز یِم سٲنِس شُپیَن ڈِشٹِکَس منٛز کُکِنٛگ منٛز موشوٗر چھِ گۄڈنٮ۪تھٕے اگر أسۍ وٕچھو کُنہِ خاص مطلب ییٚلہِ کُنہِ مطلب أسۍ کینٛہہ خاص دۄہ چھُ آسان شبِ قدٕر چھُ آسان یا شب محراج چھُ آسان یا بیٚیہِ کانٛہہ اَصٕل مطلب سانہِ بوٚڈ دۄہ چھِ آسان یا عیٖد چھِ آسان تمہِ دۄہ چھِ أسۍ یَکھٕنۍ بَناوان رِستہٕ بَناوان یَکھنہِ منٛز چھِ اَسہِ اِنگرٛیٖڈینٛٹ لَگان دۄد چھُ تَتھ منٛز اہَم رول کَران اَدا دۄد بیٚیہِ چھُ تَمہِ خٲطرٕ اَسہِ ماز پٮ۪وان اَنُن ییٚلہِ أسۍ ماز دُکان پٮ۪ٹھ چھِ اَنان سُہ چھُ پٮ۪وان پَتہٕ اَسہِ گَرِ ژیٹُن تَتھ چھِ اَسہِ لَگان ژیٹنہٕ خٲطرٕ کٕنۍ بیٚیہِ چھِ تَتھ لَگان ٹۄکَن ژیٖٹٕتِھ چھُ پٮ۪وان پَتہٕ تَتھ اَسہِ گول پھٔلۍ بَناوٕنۍ پَتہٕ پٮ۪وان آبَس منٛز ترٛاوُن چھُ پٮ۪وان پَتہٕ ترٛ مَصالہٕ وَصال دۄد وۄد پٮ۪وان تَتھ ترٛاوُن تَمہِ سۭتۍ چھِ سٲنۍ یَکھٕنۍ گژھان تیار پَتہٕ چھِ پٮ۪وان اَسہِ بیٚیہِ چھِ أسۍ بَناوان رِستہٕ رِستہٕ تَمہِ خٲطرٕ چھِ پٮ۪وان اَسہِ ماز ژیٹُن یا مطلب أسۍ یہِ چھِ بَناوان ژیٖٹِنۍ تمہِ خٲطرٕ چھِ اَسہِ لَگان تمہِ خٲطرٕ چھُ پٮ۪وان اَسہِ دُکان پٮ۪ٹھ اَنُن ڈوٚمب چھِ تَتھ وَنان أسۍ کٲشِر لنٛگویج منٛز سُہ چھُ پٮ۪وان اَسہِ اَنُن بیٚیہِ چھُ تَتھ لَگان اَسہِ میٚتھ چھِ اَسہِ تَتھ منٛز اہم رول کَران اَدا سُہ تہِ چھُ پٮ۪وان پَتہٕ تٔتھۍ سۭتۍ یہِ رَلاوُن تَتھ چھِ وَنان میٚتھ ژیٖٹِنۍ سۄ چھِ سٲنۍ شُپیَن ڈِسٹِرٛکَس منٛز واریاہ زیادٕ موہشوٗر سۄ چھِ اَسہِ واریاہ زیادٕ پَسنٛد لَگان یَتھ ڈِسٹِرٛکَس منٛز یا مَطلَب کُنہِ کُنہِ ساتہٕ چھِ اَسہِ خاندَر آسان تِم تَتھ منٛز چھِ أسۍ یوٗز کَران کالچَن قٕہوٕ چھِ أسۍ دِون گامکٮ۪ن لُکن سُہ تہِ چھُ اَسہِ شُپین ڈِسٹرکس منٛز واریاہ زیادٕ مہشوٗر قٔہوٕ چھُ اسہِ پٮ۪وان دیُن یا صُبحن پٔتۍ چھِ أسۍ تَتھ منٛز چھِ أسۍ ماز اَنان سال پٮ۪وان پَتہٕ دیُن صُبحن پٔتۍ سُہ تہِ چھُ اَسہِ واریاہ زیادٕ